ہیلو السلام علیکم ٹھیٖک چھِو حظ اہن حظ آ ٹھیٖک پٲٹھۍ شُپیَن پٮ۪ٹھ چھِ سَر پرٛٮ۪زنٲیوٕ حظ شُپیَن پٮ۪ٹھ چھِ اوترٕ آییَو تُہۍ یور یِتھ کَنۍ رِشتہٕ ہٮ۪تھ نا کورِ مول چھُس آ اہن حظ آ کیٛاہ حظ ٲسوٕ وَنان تُہۍ اوترٕ یہِ سُہ لٔڑکہٕ تِم چھےٚ گَرِ ٹھیٖک ٹھاک اہن حظ اۭں اۭں بِلکُل سَر یہِ تُہۍ آیوُ اوترٕ رِشتہٕ ہٮ۪تھ مےٚ دوٚپ یِم چھا گَرِ ٹھیٖک ٹھاکٕے تہٕ اہن حظ اۭں اۭں آباد چھِ حظ ٹھیٖک نہ حظ نہ سُہ چھُنہٕ مَسلہٕ وۄنۍ شٔریٖف گَژھن آسٕنۍ باقٕے چھُنہٕ کانٛہہ ہَے مَسلہٕ تہٕ ٹھیٖک ٹھیٖک ٹھیٖک اَدٕ حظ سَر تُہۍ کیٛاہ چھُو وَنان وۄنۍ ٹھیٖک حظ چھِ سَر کروٕ حظ سَر

ٹھیٖک ٹھیٖک گَرِ چھَکھا فیملی یِم چھَکھا بٔڈ کِنہٕ سُہ اَصٕل چھَکھ میٖڈیَم ٹھیٖک ٹھیٖک ٹھیٖک آ سَر ٹھیٖک چھُ تیٚلہِ یا پٔژھِل ؤژھِل کا سَر کر کرو تیٚلہِ یِتھ کَنۍ آسِوُ تۄہہِ تۄہہِ چھو پَیی زیادٕ کوٚر نہٕ مولوٗم وولوٗم کِہیٖنۍ تہٕ پَتہ وۄںۍ ییٖژہَن ہیٚکۍ تہٕ یِتھ کَنۍ باسیو اَسہِ ٹھیٖکٕے باقٕے چھِ وۄنۍ أسۍ تُہُنٛدِ بَروس ترٛاوان اہن حظ آ تِمن تہِ نہٕ چھُنہٕ کانٛہہ اِشوٗ تہٕ وَنۍ چھُنہٕ کانٛہہ پرواے مَطلب تَیار یِتھ ٹٮ۪نشن وٮ۪نشن کینٛہہ سَر وَنۍ ؤنۍتو ٹھیٖک نہ سا تویتہِ ڈیٹ کوٚتام چھُو ہیٚکِو تُہۍ تھٲوِتھ لگ بگ لگ بگ گَژھن نہٕ حظ زٕ ترٛےٚ ہَفتہٕ مِلٕنۍ کیٛازِ تھوڑا تَیٲری وَیٲری تہِ چھِ کَرٕنۍ آلرٔڈی ٹایِم وایِم چھُ لَگانٕے نہ حظ نہ دَہ حظ گژھِ تھوڑا جَلدی پَہمَتھ لگ بگ گَژھِ وُہِمِس تام اگر تُہۍ تھٲیِو تہٕ وُہِمِس تام گَژھِ تھوڑا ٹھیٖک اہن حظ آ اگر تُہۍ تِمَن سۭتۍ کَتھ وَتھ کٔرِو تُہۍ وٕچھِو وُہِمِس تام کیٛاہ وَنَن تِم آ بیٚیہِ سَر یہِ ؤنۍتو مےٚ یہِ نفر کۭتیٛاہ یِن یَتھ فٲصلہِ پٮ۪ٹھ لگ بگ

ٹھیٖک چھُ ٹھیٖک حظ چھُ وۄنۍ تُہُنٛد تہٕ خاص خَیال تُہۍ ؤنۍزیو تِمن کۭتیٛاہ نفر وفر یِن تہٕ تِمن تہِ ؤنۍزیو ڈیٹ تِم کَتھ پٮ۪ٹھ چھِ تھوڑا سِٹیبٕل کیٛاہ کَر یِن تہٕ سون چھُ لگ بگ وُہ وُہہ نہ نہ کانٛہہ پَرواے چھُنہٕ اگر تِم یِن تہٕ پرواے چھُنہٕ کینٛہہ چلو یِتھ کَنۍ تہِ وۄنۍ تِمن ٹھیٖک باسہِ تِتھ کَنۍ تہِ البتہ یہِ دٔپۍ زیوکھ وُہِمہِ برٛونٛٹھ نہٕ کینٛہہ وُہِمہِ پَتہٕ پَتَے ٹھیٖک چھِ حظ تُہۍ کَتہِ چھِو اَز تُہۍ چھِوا گَری اَدٕ حظ ٹھیٖک چھُ پگاہ ییٚلہِ یور یِیِو نا مےٚ کٔرۍزیو کال أسۍ سَمکھو اِنشاء اَللّٰہ پگاہ ییٚتی تیٚلہِ ٹھیٖک چھِ حظ اَدٕ حظ چلو بِہِو رۄبس حَوال چلو بِہِو